یوٗجؤلی ییٚلہِ أسۍ گَرِ چھِ آسان بہٕ بہٕ چھَس تِمَن پنٕنؠن پٕلانٹَن آب چھِ أسۍ تِمَن دِوان صُبحن شامنَس تِمَن اَگر تِمن کانٛہہ اِنسؠکٹَر آسہِ لوٚگمُت تِمن چھِ أسۍ دَوہ دِوان تہٕ بیٚیہِ چھِ أسۍ تِمَن کھاد واد تراوان ٹونِکے دوہ تِمَن چھِ أسۍ زٔمٕتۍ اگر نہٕ بہٕ گَرِ آسہٕ پَتہٕ گژھِ مےٚ گَرِ پَتہٕ چھِ آسان اَسہِ مٔمی چھِ آسان یا مےٚ چھِ می بیٚنہِ چھِ آسان یا مول چھِ آسان تہٕ تَمہِ پَتہٕ اگر نہٕ بہٕ آسہٕ گَرِ پَتہٕ چھِ تِمَن تَمہِ ساتہٕ تِمَن چھَس بہٕ تھاوان ؤنِتھ تہٕ تِم چھِ تِمَن آب ترٛاوان تِم چھِ تِمَن مطلب دَوا دِوان تِم چھِ تِمَن کھاد ترٛاوان تہٕ مےٚ پَتہٕ کیاہ چھِ تِمَن کٲم کران تِمَے کینٛہہ